أسۍ چھےٚ مےٚ چھےٚ بیٚنہِ بیاکھ مےٚ چھِ لَگان واریاہ زیادٕ مَزٕ تٔمِس سۭتۍ أسۍ چھِ واریاہ زیادٕ اؠنجاے کَران پنٛنہِ گَرِ مےٚ چھُنہٕ پیٚوان بیٚکِس سۭتۍ کانٛہہ تہِ رٲبِطہٕ تھاوُن تِکیازِ یۄس مےٚ بیٚنہِ چھےٚ سۄ چھےٚ ہر اکھ سُچٕویٚشَن سَمجان تہٕ اگر اَسہِ کینٛہہ تہِ چھُ آسان أسۍ چھِ پانہٕ ؤنۍ ڈِسکَس کَران مےٚ چھَس نہٕ بیٚیہِ کٲنٛسہِ وَنان یۄس میٲنۍ بیٚنہِ چھےٚ سۄ چھےٚ مےٚ میٛانہِ کھۄتہٕ زیادٕ پَہمَتھ یہِ تٮ۪مِس چھُ شَرارت کھَسان زیادٕ اگر بہٕ تٔمِس کُنہِ وِزِ کانٛہہ چیٖز چھَس منٛگان تٔمِس چھُ تٔمہ وِز کھَسان شَر مگر پَتہٕ چھِ مےٚ سۄ دِوان پانے سۄ چھَ اَصٕل واریاہ میٲنۍ بیٚنہِ اَسہِ چھِ یِوان واریاہ زیادٕ مَزٕ أسۍ چھِ گِنٛدان پانہٕ ؤنۍ بیٚیہِ چھِ أسۍ اِکوَٹَے پَران تہِ أسۍ چھِ گِنٛدان تہِ بہٕ زانہٕ وَنہِ بیٚیہِ کٲنٛسہِ سۭتۍ یہِ تھاوُن کِہیٖنۍ کِیٚازکہِ یۄس مےٚ بیٚنہِ چھَ سۄ چھَ سٲرٕے میٲنۍ نیٖڈ فُلفِل کَران بہٕ چھَس تٔمۍ سٕنٛدۍ پَلَو تہِ لاگان اگر اَسہِ کُن آسہِ گژھُن أسۍ چھِ پَلو لاگان اَکھ أکۍ سٕنٛدۍ أسۍ چھِ گژھان پَتہٕ پِکنِک أسۍ چھِ گژھان واریَہَن جایَن اِکوَٹَے اَسہِ چھِ واریاہ سؠٹھاہ مَزٕ یِوان